وعلیکُم اَسلام اَچھا

اَچھا ٹھیٖک چھُ اَچھا اَچھا اچھا ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ گۄڈِنیٚتھ کتہِ چھُو تُہۍ روزان اچھا ٹھیٖک ٹھیٖک تۅہہِ ما شُگر پرٛیشر تھایرایِڈ ما چھُو آسان اچھا ٹھیٖک ٹھیٖک یہِ ؤنۍتَو تُہۍ کٕم پَلَو لاگان کاٹنٕکی پَلو چھُو لاگَان کِنہٕ لِنیٚن ونیٚن چھُو لاگان کیٚنٛہہ اچھا ٹھیٖک تۅہہِ چھُو کرٕنۍ کٲم اَکھ چیٖز یہِ ٲرٕکھ چھِ یِوان چینج کرٕنۍ پَلَو دۄہے دۄہے ٹھیٖک چھا بےٚ یِم کَتھ بیٚیہِ چھِ تۅہہِ کیٚنٛہہ ایمولینٛٹس کرٕنۍ یوٗز مطلب تُہۍ ہیٚکِو اَلوویرا آیِل یا جل یوٗز کٔرِتھ یا اگر سِمپل وسلیٖن تہِ آسہِ سُہ تہِ تُہۍ ہیٚکِو سُہ تہِ یوٗز کٔرِتھ نہَ بیٚیہِ ہیٚکِو نہَ نہَ زٕ دوہٕچ چھٚے نہَ ضروٗرت کِہیٖنٛۍ یہِ چھُ گژھان ییٚمہِ سۭتۍ زن مطلب کنٹیکٹ ڈرمیٹیٹس یا کیٚنٛہہ تہِ یمو سۭتۍ سُہ باڈۍ پیٚٹھ ریشٕس یا یوان ٲرٕکھ سۭتۍ چھےٚ آسان ٲرٕکھس منٛز تہِ چھِ آسان کیٚنٛہہ مطلب سالٹس یِم زن باڈۍ سِکنس نیٚبر کُن چھِ یِوان سِکٕن چھُ آسان تمیُک سنٛزِٹیو تہٕ تَمے چھِ یِم ریشٕس نیران بس بس تُہۍ کٔرِو یہِ ایمولنس کیٚنٛہہ یوٗز یوٚہے ویزیلیٖن تہٕ ہیٚکِو تُہۍ کٔرِتھ یوٗز یا کٔرِو تُہۍ یوٚہے ایلوویرا جل یُس زن چھُ آسان سُہ ہیٚکِو تُہۍ یوٗز کٔرِتھ نہَ نہَ بلکُل نہَ کِہیٖنٛۍ بِلکُل نہَ کِہیٖنٛۍ بہٕ کرو تۅہہِ پریسکرٛپشن سینٛڈ بہٕ بیٚیہِ ما اَمہِ مزیٖد تھَو بہٕ اکھ ٹوٗب اَکھ زٕ تہٕ تِتہِ ما ٲسۍزیٚو متھان صُبحن شامن تہٕ بہٕ کرٕ تۄہہِ پرسکرٛپشن سینٛڈ او کے اسلام وعلیکُم